بہٕ چھَس ٲلوٕ چھَلان پَتہٕ چھَس تِم نِکراوان پَتہٕ چھَس تِمَن سۭتۍ سالٹ ترٛاوان ہٮ۪لدی ترٛاوان بیٚیہِ کانٛہہ اگر ما مصالہٕ آسہِ سُہ تہِ چھَس ترٛاوان گیسَس پٮ۪ٹھ چھَس تٲو لاگان پَتہٕ چھَس تَتھ مَنٛز تیٖل ترٛاوان تیٖل ییٚلہِ توٚت چھِ گَژھان تَتھ مَنٛز چھَس بہٕ پَتہٕ تِم ٲلو کھَنٛجہٕ ترٛاوان تہٕ تِم ییٚلہِ پَتہٕ تیار چھِ گَژھان فرٛاے چھِ گَژھان تہٕ پَتہٕ چھَس بہٕ تِم کھٮ۪وان